اَگر بہٕ پَنٕنہِ لایفہِ ہنز اکھ سُہ فیز وَنہٕ ییٚمہِ وِزِ مےٚ چیلینج اکھ پروجیکٹ کوٚر یا ٹاسٔک سُہ چھُ کالیجَس منٛز ییٚلہِ أسۍ پٔتۍمہِ لَٹہِ سٮ۪مِسٹَرَس منٛز یہِ پروجٮ۪کٹ اوس کَرُن سُہ اوس واریاہ آ کرٹکَل کیازِ کہِ یِم تَمِکۍ کَمپونَنٹٔس یِم تَمِکۍ اِکُپمینٹٔس ٲسۍ تِم ٲسۍ نہٕ بَنان ہاڈلی ییٚتہِ پَنٕنِس اسہِ ڈِسٹرکَس منٛز پَنٕنِس تَتہِ سِٹیٹَس منٛز کِہیٖنۍ اَسہِ کیاہ پیوٚو پَتہٕ کَرُن اَسہِ پے پَتہٕ آرڈر کَرٕنۍ تِم اِکوِپمینٹ تِم آیہِ پَتہٕ مُمبیہِ پٮ۪ٹھ اَسہِ پَتہٕ بَنو اَسہِ پروجٮ۪کٹ تَتھ سُہ پیوٚو واریاہ کروٗشَل یِم تَتھ یِم تَتھ اَسہِ چیلینج کٔر اَسہِ پیوٚو واریاہ کروٗشَل چیلینج کَرٕنۍ اَسہِ اوس نہٕ تِم ایٚکوِپمینٹَٔس بَنان کِہیٖنۍ دۄیہِ لَٹہِ گوٚو فیل پَتہٕ پیٚیہِ نَیہِ تِم اِکوِپمینٹ آرڈر اَنٕنۍ کیازِ کہِ ہُم گے نہٕ یوٗز پَتہٕ ٲسۍ نہٕ تِم بیٚیہِ گژھان یوٗز کِہیٖنۍ تِمَو چیٖزَو سۭتۍ کٔر اَسہِ تِم اِشوٗز واریاہ فیس پَتہٕ کوٚر اَسہِ فاینلی سُہ ڈَن تہٕ سُہ پروجیکٹ یُس اَسہِ ٹاسٔک کوٚر یہِ کیاہ سا کوٚر اَسہِ زٕ ساس اَکہٕ وُہَس منٛز جوٗرِنگ کولیج پَتہٕ کیاہ سا بیٚیہِ اوس تٕمَن دۄہَن کووِڈ کرایسز تہِ لُکھ ٲسۍ واریاہ فیس کران اِشوٗز اَسہِ تہِ پیوٚو واریاہ کَرُن أسۍ ہٮ۪کَو نہٕ گٔژھِتھ تور فِزِکٔلی کِہیٖنۍ نہٕ پوٗرٕ اوس کووِڈَس منٛز سٲری بَند پَتہٕ بَنو اَسہِ سُہ پروجٮ۪کٹ تَمیُک تَمیُک یوٗز تہِ اوس واریاہ بہتٔرٮ۪ن بیاکھ چیٖز چھُ تِمَن تۄہہِ کِتھ کٔنۍ کوٚروُ ہٮ۪نڈٔل اَگر أسۍ ہٮ۪نڈلٕچ کَتھ کَرو أسۍ چھِ یَژھان پیوٚو واریاہ تَتھ ہٮ۪نڈٔل کَرُن یِم چیٖز پیوو واریاہ ہٮ۪نڈٕل کَرٕنۍ اَسہِ یِم چھِ بہتٔریٖن چیٖز پروجٮ۪کٹَس منٛز آسان اَگر أسۍ یِم کَتھ کرو یِم چیلینجٔس چھِ آسان ہَر کٲنسہِ وٕنکٮ۪س یَتھ سری نَگرَس منٛز وٕچھٕنۍ کیازِ کہِ اَمہِ سۭتۍ چھُ اِنسان ہیٚچھان تہِ یِم چیٖز چھِ پٮ۪وان فیس کَرٕنۍ یِم اِنسان ہیٚچھان چھُ تیٚلی چھُ تٔمِس پَتہٕ یِم پروجیکٹ چھِ یِم کٲم پوٗرٕ گژھان وٕنۍ کہِ کِس ٹایمَس منٛز پروجٮ۪کٹ چھِنہٕ بَناون واریاہ ایٖزی کیٚنہہ کیازِ کہِ وٕنکیٚس چھِ واریاہ کوسٹلی بَنان واریاہ پونسہٕ چھِ لَگان پروجٮ۪کٹَس منٛز اَگر أسۍ لۄکُٹ اِکوِپمینٹ کَتھ کرو وٕنکیٚن چھُ ساسَن منٛز یِوان اِکوِپمینٹ أسۍ ٲسۍ ترے لَڑکہٕ واریاہ ٹایم پیوو اَسہِ تَتھ سۭتۍ دیُن بیٚیہِ پَتہٕ تَمیُک اَسہِ یُس تَتھ فیٖڈ بیک اوس سُہ اوس واریاہ بہتٔریٖن کیازِ کہِ یُس اَسہِ ہٮ۪نڈٔل پیوٚو کَرُن ہٮ۪نڈٕل پیوٚو واریاہ ڈِفِکلٹ کَرُن کیازِ کہِ یُس کَمپٔنیٖز منٛز ویسٹیج اوس سُہ اوس رِسایکل گژھان تَتھ منٛز مطلب سُہ اوس بیٚیہِ یوٗز گژھان تَمہِ سۭتۍ اوس تِم واریاہ واریاہ رۄپیہِ ٲسۍ بَچان کَمپٔنی تہِ اِنڈَسٹریٖز منٛز تہِ یِم یِم فیس پیوٚو کَرُن آ یہِ اوس کالیج ٹایم تَمہِ وِزِ پیوٚو اَسہِ یہِ چیلینج کَرُن یہِ پروجٮ۪کٹ واریاہ محنت چھِ لَگان یِمَن چیٖزَن پروجٮ۪کٹَن اَسہِ کوٚر کَنٹِنیوٗ پَتہٕ